مےٚ کَرے کٲم بہٕ حظ اوسُس رٲتھ کیُتھ پھَسہ اوس بہٕ أکی جایہ وۄنۍ گٔے کٲم اَکھ مےٚ دوٚپ ہے وۄنۍ کیٛاہ کَرٕ بہٕ بہٕ کَپٲرۍ کِنۍ کوٚت واتہٕ کیٛاہ کَرٕ مےٚ کٔر کٲم مےٚ وُچھ یہِ اَتہِ پَکان یہِ آٹوٗ وول مےٚ دوٚپ أمِس آٹو وٲلِس دوٚپمَس ہے مےٚ کَر مدتھ مےٚ کٔر مَدتھ مےٚ تراو تہٕ ژٕ ہُہ تہِ مےٚ چھِ مجبوٗری کیٛازِ کہِ اَسہِ اوس پیشَنٹ اکھ یہِ اوس ہَسپَتال مےٚ اوس وَنۍ مطلب نہ رٲتھ کیُتھ کوٚت کیٛاہ واتہٕ ہا بہٕ مےٚ ووٚن أمِس آٹوٗ وٲلِس دوٚپمَس ہے بَلاے لَگَے ژٕ کرٕ کٲم اکھ ژٕ ترٛاو مےٚ گۄڈٕ ییٚتہِ تہٕ کیٛاہ چھِ اَتھ وَنان بہٕ گژھٕ ہا مطلب بہٕ واتہٕ ہا اورٕ حظ یہِ مَجبوٗری صحیح أمۍ کٔر کٲم أمِس ژاس بہٕ گَرٕ دوٚپمَس ہے ژٕ کَر اِتھ کٔنۍ یہِ حظ دراو رٲتھ کیُتھ أمۍ أمِس اوس بِچارٕ یہِ اوس نینٛدرِ منٛز یہِ اوس شیٚنٛگِتھ یہِ ووت رٲتھ کیُت أمۍ ووٚن دوٚپُن ہے نَہ وَلہٕ بہٕ ترٛاوَکھ ژٕے گۄڈٕ ژٕ ما ہے ٹٮ۪نشَن اَمہِ پَتہٕ گٔے کٲم وَنۍ ییٚلہِ بہٕ أمِس آٹوَس کھوت دوٚپمَس ہے ژٕ رَٹہٕ علاوٕ پونٛسہٕ تہٕ کیٛاہ چھِ یَتھ وَنان ژٕوَنہِ دراکھ وٕنکٮ۪نَس رٲتھ کیُتھ گر مونن نہٕ کیٚنٛہہ دوٚپمَس آے مےٚ ترٛاو ژٕ یِتھ کٔنٮ۪تھ ہٮ۪ڈوٲنۍ ہَسپَتالَس نِش تہٕ بہٕ کھوٚتُس آٹوٗ یہِ تہِ حظ دراو بِچار جلدی جلدی منٛزٕے تہٕ چھِ أسۍ پَکان رٲتھ کیُتھ یہِ تہٕ بہٕ چھِ پَکان اَمہِ پَتہٕ گٔے کٲم اَمہِ پَتہٕ حظ چھِ اَڈٕ وَتہِ اَتہِ چھُنہٕ کٕہٕنۍ وَتہِ چھُنہٕ کٕہٕنۍ پَکان أسی زٕ چھِ آٹووَس منٛز اَمہِ پَتَنے گٔے کٲم أسۍ وٲتۍ ہَسپَتال مگر ہَسپَتال ییٚلہِ أسۍ وٲتۍ اَسہِ چھُس بہٕ بوزان یُس ہَسا اَسہِ پیشنٹ چھُ یہِ چھُ وٕنہِ گَری أمِس چھُنہٕ اَتہِ تُلَن وول کٕہٕنۍ مےٚ ووٚن أمِس أمِس کوٚر مےٚ زارپار دوٚپمَس ہے ژٕ یہِ بَلاے لَگَے مےٚ گَرٕ تہٕ أسۍ تُلہُن وۄنۍ یہِ گۄڈٕ پیشَنٹ تہٕ أسۍ اَنہُون دوٚپُن ہے کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پرواے ہُہ یہِ تہِ مطلب وارِیاہ اَصٕل وارِیاہ رُت نَفَر اَمہِ پَتَن گٔے کٲم یہِ اوٚن مےٚ گَرٕ تہٕ اَسہِ حظ تُل پیشَنٹ اَسہِ کٔر کٲم اَسہِ تُل پیشَنٹ تہٕ أسۍ وٲتۍ وَنۍ ہَسپَتال اَمہِ پَتہٕ ییٚلہِ أسۍ ہَسپَتال وٲتۍ تہٕ یہِ ژوٚن مےٚ اَنٛدَر پیشَنٹ دوٚپُن کیٚنٛہہ ہے یہِ تہِ ژاو سۭتۍ یہِ بِچارٕ ہے مےٚ حظ کٔر مےٚ اینٛڈَس تام مَدَتھ پیشَنٹَس کٔرٕنۍ تھپھ مطلب واریاہ وارِیاہ دوٚپُن ہے یہِ چھِ مطلب اَکھ أکِس گژھِ وٕنکٮ۪ن بَکار یُن بیٚیہِ کیٛاہ چھُ یہِ تہِ نیُن تہٕ سُہ اوس وارِیاہ زیادٕ اَصٕل نَفَر اوس سُہ یِتھۍ نَفَر مِلٕنۍ چھِ وٕنکٮ۪ن کِس وَقتَس منٛز وارِیاہ زیادٕ مُشکِل اَمہِ پَتہٕ اوس مے سۭتۍ اَتہِ بِہِتھ کَران کَتھ کَتھ تہٕ اَمہِ پَتہٕ ووٚن مےٚ أمِس دوٚپمَس ہے رَٹ ژٕ رَٹ یِم پونٛسہٕ ژٕ رَٹ یِتھ کٔنۍ ژٕ رَٹ ہُہ ژٕ رَٹ یہِ پونٛسہٕ دِژے مےٚ دوٚپ علاوٕے مےٚ دوٚپ أمِس دوٚپمَس ہے نہ ژٕ رَٹ ژےٚ کوٚرُکھ ژٕ آکھ وارِیاہ بَکار مَگر أمۍ نہٕ حظ مون نہٕ کِہیٖنۍ دوٚپ ہے نَہ یوٗتاہ مےٚ وٲتی بہٕ رَٹے تیُتٕے تَمہِ زیادٕ رَٹے نہٕ بہٕ کِہیٖنۍ مۄکثر پٲٹھۍ یہِ اوس وارِیاہ نیک نفر یہِ وارِیاہ زیادٕ اصٕل مطلب گۄڈٕنِتھٕے تُلنَس بہٕ ییٚمہِ رٲتھ کیُتھ ژاسٮ۪س بہٕ گرٕ یہِ اوس بِچارٕ شٔنٛگِتھ عیالَس منٛز اوس ووٚتھ تہٕ دراو اَمہِ پتہٕ ترٛونس ہَسپَتال نِش ہَسپَتال پٮ۪ٹھ نیوٗم گَرٕ گَرٕ پٮ۪ٹھ واپَس ہَسپَتال اَمہِ پَتہٕ کٔرٕن اَتہِ تہِ مَدَتھ وارِیاہ زیادٕ رُت رُت نفر اوس یہِ مطلب اَمہِ پَتنٕے گٔے کٲم اَمہِ پَتہٕ ییٚلہِ یہِ نیران چھُ اَمہِ پَتہٕ حظ دراو یہِ گَرٕ وۄنۍ گٔے ہَفتہٕ گھنٛڈ گوٚو بہٕ چھُس اَپٲری پَکان مےٚ وُچھ یہِ اَپٲری آٹوٗوَس منٛز بِہتھ ییٚلہِ مےٚ یہِ آٹوَس منٛز وُچھ ہے یہِ تہِ حظ رُکیو أمۍ تہِ کٔر مےٚ کھٲر پاٹھ وٲر پَٹھ ہُہ یہِ وارِیاہ زیادٕ مطلب مےٚ اوس تَمہِ ساتہٕ بیٛاکھ لٔڑکہٕ تہِ پانَس سۭتۍ اَسہِ اوس گژھُن بیٚیہِ کہِ جایہِ مےٚ دوٚپ أمِس دوٚپمَس ہے پَکھ حظ ہور دوٚپُن یے پَکھ سا پَتہٕ اوسُس بہٕ أمِس سۭتۍ تہِ کَران کَتھ وَتھ ہُہ یہِ أمِس روٚٹ مےٚ نَمبَر وَمبَر ہُتھ کٔنۍ یِتھ کٔنۍ أمِس سۭتۍ تہِ گوٚو زیادٕ مطلب نہ مگر بہٕ وَنہٕ یی کہِ سارنٕے پَزِ أکِس بیٚکِس سٕنٛز مَدَتھ کَرٕنۍ أمِس تہِ کوٚر مےٚ شُکریہ اَد اَتٮ۪تھ بیٚیہِ گۄڈنٮ۪تھ کوٚرمَس ہوٚتٮ۪تھ ہَسپَتال نِش تہٕ پَتہٕ کوٚرمَس اَتٮ۪تھ بیٚیہِ دوٚپمس ہے نَہ ژِٕ آکھ بَکار اسہِ مطلب یِتھۍ اِنسان کَتہِ بَنَن یہِ چھِ سونٛچنٕچ کَتھ امہِ پَتہٕ کوٚر مےٚ کٲم اَمہِ پَتہٕ دِژے مےٚ أمِس بیٚیہِ اَتٮ۪تھ پونٛسہٕ مگر أمۍ مون نہٕ کِہیٖنۍ یہِ اوس وارِیاہ رُت تَمہِ پَتہٕ کھٔتۍ أسۍ بہٕ دوس أمِس بیٚیہِ أمۍ سٕنٛدۍ سٕے آٹوٗوس ؤتھۍ تہٕ دراے تَمہِ پَتہٕ حظ ٲسۍ أمِس اَتٮ۪تھ گَرٕ دوٚپُن بہٕ اَژا گۄڈٕ گَرٕ مونُن نہٕ کیٚنٛہہ دوٚپُن ہے تُہۍ تہِ أژیِو چانٲنِن گۄڈٕ تَتہِ چاے اَسہِ چیٚۍ تَتہِ چاے واے تہٕ اَمہِ پَتہٕ درٛاے أسۍ واپَس اَمہِ پَتَن گٔے کٲم تہٕ ترٛٲیِن بیٚیہِ بیٚکہِ جایہِ دوٚپُن یِتھ کٔنٮ۪تھ مطلب وارِیاہ زیادٕ اَصٕل بہٕ گوس خۄش مطلب ییٚلہِ مےٚ یہِ وٕ چھ مےٚ دوٚپ ہے نہ یِتھۍ تہِ لُکھ چھِ ییٚتہِ روزان بہٕ یَژھٕ یی وَنُن کہِ أکِس بیٚیہِ کِس گژھِ بَکارٕ یُن مطلب یِتھ کٔنۍ یہِ آو یہِ لوگ مےٚ بَکار اَمہِ ساتَن رٲتھ کیُتھ تہٕ باقٕے یہِ اوس وارِیاہ زیادٕ اَصٕل نفر وارِیاہ زیادٕ رُت خۄدایَن بَنومُت أمۍ تہِ کٔر مےٚ وارِیاہ زیادٕ ہٮ۪لٕپ باقٕے چیٖز